پانٛژھ ہمساے یِم زن چھِ مےٚ ہمسایہِ گٔیی منٛز تِہُنٛد ناو چھُ تِمو منٛز گوٚو گۄڈٕنیُکُے نٔدیٖم جِلانی ڈِجوٗ دوٚیِم گوٚو فیاض احمد نجار ترٛیٚیِم گوٚو نوٗر دیٖن قاووٗسا ژوٗرِم گوٚو مُشتاق احمد رینا پٲنٛژِم گوٚو جاوید احمد رینا